اکھ ڈیٹ چھُ مےٚ یاد یُس ییٚمہِ دۄہ بہٕ زامُت چھُس سُہ گوٚو وُہ مارٕچ زٕ ساس تہٕ زٕ دوٚیُم گوٚو ییٚمہِ دۄہ اَسہِ ٹینتھس رِزلٹ اوس سُہ کیٛاہ سا اوس شُراہ دیٚسمبر زٕ ساس تہٕ شُراہ تہٕ تَمہِ پَتہٕ اوس سُہ ٹُویٚلتھس ییٚمہِ دۄہ اَسہِ یہِ رِزلٹ اوس سُہ اوس سَداہ جنؤری اۭں زٕ ساس تہٕ کُنہٕ وُہ تہٕ تَمہِ پَتہٕ چھُ بیاکھ ڈیٹ یہِ ییٚمہِ دۄہ مےٚ کالجہِ چھُ گۄڈٕ ایڑمِشن کوٚرمُت سُہ گوٚو ترٕہ مارٕچ زٕ ساس تہٕ وُہ تہٕ تَمہِ پَتن گوٚو ییٚلہِ ہایر سیکَنڈری منٛز چھُ مےٚ ایڑمِشن کوٚرمُت یہِ چھُ پَنداہ اپریل زٕ ساس تہٕ سَداہ تہٕ بیاکھ گوٚو ییٚلہِ اَسہِ فسٹہٕ یِیرَس رِزلٹ اوس سُہ گوٚو پَنداہ جنؤری زٕ ساس تہٕ اَکہٕ وُہ